ییٚلہِ ہسا أسۍ واتان چھِ ٹرٛٮ۪ک کِس اٮ۪نٛڈ پایِنٛٹَس پٮ۪ٹھ تہٕ اَسہِ ہسا چھِ باسان یعنی کہِ اَسہِ ہسا کوٚر واریاہ کیٚنٛہہ حٲصِل یہِ ہسا مطلب ییٚلہِ تہِ أسۍ ٹرٛٮ۪ک روٗٹ چھِ کران یہِ سِلٮ۪کٹ پتہٕ اَمہِ کِس اٮ۪نٛڈ پایِنٛٹَس پٮ۪ٹھ واتان چھِ اَکھ خوشی چھِ مِلان دِلَس چھِ راحت مِلان نَہ اَسہِ کوٚر یہِ حٲصِل یعنی کہِ اَسہِ کوٚر یہِ کَمپٕلیٖٹ یہِ ٹرٛٮ۪ک تہٕ اِنسانَس چھِ مطلب آسان ہمیشہٕ چَلینٛج آسان نِمُت تہِ تَمہِ کِنۍ چھِ گژھان کٲم اِنسان چھُ خوش تہِ گژھان یعنی کہِ اِنسانَس چھُ آسان واریاہ کیٚنٛہہ دٮ۪ماغَس منٛز آسان تھومُت نَہ یہِ گژھِ مےٚ گژھُن ییٖتِس ٹایمَس منٛز کَمپٕلیٖٹ یوٗتاہ ٹایم گژھِ لَگُن مےٚ گژھِ نہٕ دُشوٲری گٔژھنہٕ یِنۍ کانٛہہ پرٛابلِم گٔژھنہٕ کانٛہہ یِنۍ تہٕ ییٚلہِ سُہ کَمپٕلیٖٹ چھِ کران تہٕ اِنسانَس منٛز چھِ اَکھ خوشی یِوان تہٕ اَگر أسۍ وٕچھو یُس موسٹ یعنی کہِ وٕنِس تام ییٖتیٛاہ تہِ ٹرٛٮ۪ک کٔرۍ تَتھ منٛز چھِ مےٚ ساروی کھۄتہٕ یعنی کہِ یُس مےٚ میٛانہِ خٲطرٕ چھِ یادگار چھِ سُہ ہسا چھِ ناراناگ گَنٛگبَل ٹرٛٮ۪ک ناراناگ گَنٛگبَل ٹرٛٮ۪ک یُس کشمیٖرَس منٛز ہسا کوٚر یعنی کہِ لاسٹ یِیَر کَریو سُہ مےٚ تہٕ یہِ ہسا روٗد میٛانہِ خٲطرٕ اَکھ یادگار اَمہِ موجوٗب کیٛازِکہِ اَتھ منٛز ہسا گٔے کٲم اَتھ منٛز گٔے اَتھ تہٕ ییٚمہِ ساتہٕ اَسہِ یہِ سِٹاٹ کوٚر یہِ ہسا اوس آلموسٹ دَہ گھنٛٹَن بہَن گھنٛٹَن ہُنٛد سفر اَتھ منٛز ہسا گٔے کٲم اَتھ منٛز ہسا پیوٚو نٮ۪صفہٕ سفرَس منٛز ہا پیوٚو اَتہِ روٗد زبردَست تہٕ پَتہٕ ہسا پیوٚو اَسہِ واریاہ دُشواریَن دُشوٲری آیہِ واریاہ مُشکِلات آیہِ پریشٲنی گٔے واریاہ مگر یہِ ہسا روٗد یادگار اَمے موجوٗب یُس ہسا روٗد پیوٚو اَتھ درمِیان تہٕ مگر اَمہِ باوُجوٗد ہسا کوٚر یہِ اَسہِ اَصٕل پٲٹھۍ کمپٕلیٖٹ یہِ یعنی کہِ کوٚر اَسہِ کَمپٕلیٖٹ یہِ ٹرٛٮ۪ک تَوَے ہسا چھِ مےٚ یہِ یادگار یہِ ہیوٗ ٹرٛٮ۪ک